بہٕ ہسا وَنہو تۄہہِ ییٚلہِ مےٚ ساروٕے کھۄتہٕ بٔڑ یُس چیٚلینٛج آیے اَکھ واقعہ آیے پننہِ زنٛدگی منٛز سُہ کِتھ کٔنۍ کوٚر مےٚ پَتہٕ فیس کٲم ٲس یہِ گٔمٕژ کہِ بہٕ ہسا اوسُس گوٚمُت بیٚنٛگلور تَتہِ ہَسا گٔے ژوٗر مےٚ ہَسا نیٛووُکھ پرٛیٚتھ کیٚنٛہہ

اے ٹی ایٚم کارڈ والیٚٹ پرٛیٚتھ کیٚنٛہہ نیٛووُکھ مےٚ حالانٛکہِ لَگیج پَلوٚو وَلوٚو تانۍ نِیِیِکھ مےٚ نوٚو شہر اوس گۄڈٕنِکۍ پھِرۍ اوسُس بہٕ تور گوٚمُت پَتہٕ ہَسا گٔے کٲم پَتہٕ ہَسا اوسُس بہٕ وَدَان واریاہ زیادٕ پَتہٕ گٔے کٲم پتہٕ وَنے مےٚ واریاہَن یِتھ کٔنۍ ہُو یہِ تہِ البتہ اَڑیٚو کٔرٕکھ مدد اَڑیٚو نہٕ کیٚنٛہہ پَتہٕ گٔے کٲم پَتہٕ لوٚگُس بہٕ تٔتی پارٹ ٹایم جوٛاب کَرنہِ ہَنہِ ہَنہِ ژھٲنٛڈٕم پَتہٕ تٔتی جاے لوٚگُس پَتہٕ تٔتی روزنہِ گٔے مان ژٕ پَریشان گٔیٚیوس بہٕ گۄڈٕ پَتہٕ کٔر مےٚ مگر کَم بیک واپَس یُتھُے بہٕ پَتہٕ تَتہِ اوسُس أکِس ہوٹلَس منٛز جوٛاب کَران پارٹ ٹایم

کٔر مےٚ پَتہٕ سۄ پریشٲنی دوٗر مدد میلیٛاے تَمہِ سۭتۍ واریاہ زیادٕ اَکھ ہیٛوچھُم تہِ پانہٕ بیٚیہِ لوٚگُس پَتہٕ رۄپیہِ پَنُن مان ژٕ سیلری تہِ لٔجۍ پَتہٕ یِنۍ پَتہٕ سُہ لگیج لَجے اَتھہِ تِم والیٚٹ شالیٚٹ لٔگۍ اَتھہِ مگر سُہ وقت اوس گوٚمُت مےٚ اوس کوٚرمُت کَم بیک تھوڑا ٲس سَختی تہِ البتہ تَمہِ پَتہٕ کوٚرُم سُہ کَم بیک تہِ واپَس